یِتھ کٔنۍ زَنہٕ أسۍ وٕچھو کہِ پوٗرٕ دُنیاہَس منٛز چھِ واریاہَن قٕسمَن ہٕنٛز گاڈٕ یِوان وٕچھنہٕ واریاہَن قٕسمَن ہٕنٛز واریاہ واریاہ زیادٕ مِقدارَس منٛز یِوان گاڈٕ وٕچھنہٕ مگر اگر أسۍ پنٛنہِ کٔشیٖرِ کُن نظر دِمو اَکھ ہَتھ تہٕ وُہ قٕسمٕچ گاڈٕ چھِ یِوان ییٚتہِ لَبنہٕ مگر تِمو ساروی سٕپیٖشیوزو منٛز اگر أسۍ وٕچھو ساروی کھۄتہٕ مشہوٗر گاڈ چھِ سوپرٕچ گاڈَ یۄس وۄلٕرۍ دٔریابَس منٛز لَبنہٕ چھِ یِوان یہِ گاڈ چھِ واریاہ زیادٕ مَزٕدار آسان لُکھ چھِ واریاہ زیادٕ پَسنٛد کَران یہِ کھیٚنۍ مگر واریاہ اَمہِ علاوٕ تہِ چھِ واریاہ دٔریابَن منٛز جیسے ڈَل دٔریابَس منٛز یا مانَسبَل دٔریابَس منٛز چھِ یِوان گاڈٕ وٕچھنہٕ یُس مانَسبَل دٔریابَس منٛز چھِ گاڈٕ یِوان وٕچھنہٕ تِہُںٛد تعداد چھُ واریاہ زیادٕ آسان بیٚیہِ اگر أسۍ وٕچھو یہِ سوپرٕچ گاڈ چھِ واریاہ زیادٕ مُفیٖد تہٕ سٲنِس صحتَس خٲطرٕ کُنہِ وِز چھِ اَسہِ ڈاکٹر تہِ وَنان دَپان تُہۍ کھیٚیِو گاڈ کیٛازِکہِ پرٛانٮ۪ن ہُنٛد وَنُن یا وٕنۍ کہِ ڈاکٹرَن ہُنٛد وَنُن تہِ چھِ کہِ گاڈ چھِ واریاہ زیادٕ مرضن ہُنٛد دوا مگر اگر أسۍ وۄنۍ نظر دِمو کہِ سانہِ خۄد غرضی سۭتۍ سانہِ مطلب ماحولَسن گنٛدگی کَرنہٕ سۭتۍ چھِ یِمَن گاڈَن ہُنٛد قٕسٕم واریاہ زیادٕ گاڈَن ہٕنٛز قٕسٕم ہیٚوان کَم گژھُن یا أسۍ ہیٚکو یِتھ کٔنۍ تہِ ؤنِتھ کہِ گاڈَن ہُنٛد جَڑٕے چھُ ہیٚوان ختم گژھُن اگر أسۍ نظر ترٛاوَو کہِ کینٛہہ رٮ۪تھ بروںٛہٕے آیہِ ڈَل دٔریابَس منٛز اَکھ الگ قٕسمٕچ گاڈ وٕچھنہٕ یۄس اَتہِ کٮ۪ن گاڈَن چھِ ختم کَران تِمَن کھٮ۪تھ تِہُنٛد نَسٕل ختم کَران لُکھ چھِ ڈَل دٔریابٕچ گاڈ تہِ واریاہ زیادٕ پَسنٛد کَران مگر سانہِ خۄد غرضی سۭتۍ سانہِ ماحولَس سۭتۍ چھیڑنہٕ سۭتۍ چھِ مگر تَمِچ تِم گاڈٕ کَم ہیٚوان گژھنہِ جیسے أسۍ وٕچھو کہِ فٮ۪کٹِرٛیٖزو منٛز چھِ واریاہ زیادٕ قٕسمَن ہُنٛد گنٛدگی نیران یُس سانٮ۪ن دٔریابَن منٛز گٔژھِتھ سانٮ۪ن گاڈَن چھِ کامنۍ کَران یا تِم تِمو ذٔریعہِ اَسہِ تانۍ بٮ۪مٲرۍ چھِ واتناوان فٮ۪کٹِرٛیٖزو منٛز چھِ واریاہ قٕسمَن ہُنٛد خطرناک دَوا نیران یا باغَن چھِ دَوا پوٗشی کَران یا باقٕے زٔمیٖنَن چھِ یِوان دَوا پوٗشی کَرنہٕ یِم ڈَلَس منٛز زٔمیٖندٲری چھِ کَران تِم چھِ تَتھ واریاہ زیادٕ قٕسمَن ہٕنٛدۍ کھاد چھَکان یٔمۍ کہِ وجہ سۭتۍ روٗد ییٚلہِ روٗد چھِ پیٚوان سُہ کھاد چھِ گژھان آبَس منٛز سُہ چھِ واریاہ زیادٕ مُضِر سانٮ۪ن گاڈَن ہٕنٛدۍ خٲطرٕ یا أسۍ وٕچھو کہِ لُکھ چھِ واریاہ زیادٕ گنٛدگی اَتھ آبَس منٛز ترٛاوان مختلف قٕسمَن ہٕنٛدۍ لِفاف ترٛاوان نایلانٕکۍ چیٖز ترٛاوان بٲتلہٕ ترٛاوان یٔمۍ کہِ وجہ سۭتۍ یہِ آب موٚکُر چھِ گژھان تہٕ یِم اَتھ منٛز روزن واجنہِ گاڈٕ چھِ آسان تِم چھِ ختم یَژھان ختم گژھان یا أسۍ وٕچھو لُکھ چھِ یِم آبہٕ دٔریابَن ہٕنٛدۍ بٔٹھۍ چھِ تِمَن پٮ۪ٹھ چھِ پَنُن زٔمی تِم پوٗرِتھ تَتٮ۪ن پَنُن روزنٕچ جاے بَناوان مکان بَناوان تہٕ اَتھ آبَس کَم کَم کٔرِتھ گاڈَن ہُنٛد نَسٕل ختم کَران أسۍ ہیٚکو یُتُے ؤنِتھ کہِ لُکَن ہٕنٛز خۄد غرضی چھِ یِمَن گاڈٕ سٕپیٖشیٖزَن ختم کَران واریاہ زیادٕ قٕسمہٕ چہِ گاڈٕ چھِ یِمَن ہُنٛد اَسہِ ناوٕے یوتُے چھُ بوٗزمُت یِم نہٕ اَسہِ وٕچھمَژٕ تہِ چھِ کِہیٖنۍ نہٕ تِم چھِ سانہِ خۄد غرضی سۭتۍ ختم گٔمژٕ اگر نہٕ أسۍ وۄنۍ خیال تھَوو پنٛنہِ ماحولُک پنٛنہِ آبُکَ پنٛنٮ۪ن یِمَن جایَن ہُنٛد یِمَن منٛز یِم سٕپیٖشیٖز روزان چھِ وارٕ وارٕ گژھن یِم ختمٕے لُکھ چھِ واریاہ زیادٕ پَسنٛد کَران یِم گاڈٕ کھیٚنہِ سوپرٕچ گاڈٕ چھِ اَمہِ موٗجوٗب مشہوٗر کہِ سۄ چھِ مزٕدار آسان یٔمۍ کہِ وجہ سۭتۍ لُکھ تَتھ واریاہ زیادٕ پَسنٛد چھِ کَران